اگر سأنِس گامس منٛز کأنٛسہِ اِنسانس ہوٗن ژوٚپ دِیہِ تہٕ بہٕ کر کوٗشِش جلد تٔمِس اِنسانس نِش گژٔھنۍ سُہ اِنسان تھوٚد تُلُن تہٕ گٲڑۍ جلدی کانٛہہ گأڑۍ بُلاوٕنۍ تہٕ سُہ اِنسان برن بہٕ گاڑِ منٛز تہٕ نِمن ہاسپِٹل یُس تہِ نزدیٖک ہاسپٹل اَسہِ آسہِ تہٕ نِمن بہٕ ہاسپٹلس منٛز تَتہِ کرناون ایڈمِٹ تہٕ ہاوَن تتہِ کرناوَن ایڈمِٹ کوٗشِش کرٕ یہِ ڈاکٹرس جلدی ہاوٕنۍ تہٕ یہِ اِنسان جلدی ہاوُن تٔمہِ پتہٕ کر بہٕ کوٗشِش تٔمۍ سٔنٛدۍ گرکٮ۪ن یِم تٔمۍ سٔنٛدۍ مطلب گرِکۍ چھ فیملی مٮ۪مبأرس تِم اِنفارم کرٕنۍ تِمن ونُن اَتھ مُتلِق أمِس چھُ یہِ أمِس دیُت یِتھۍ پٲٹھۍ ہوٗنۍ ژوٚپ تہٕ یوٚتام تِم واتٮ۪ن توٚتام کرٕ بہٕ کوٗشِش أمِس اِنسانس سۭتۍ اَصل پأٹھۍ اتٮ۪ن روزٕنۍ أمِس تھو یہِ ڈاکٹڑ واکٹر اصل پأٹھۍ ڈاکٹرَس یہِ اصل پٲٹھۍ ہاوُن تہٕ تاکہ أمِس گژھہِ نہٕ اِنفٮ۪کشن وِنفٮ۪کشَن أمہِ ژۄپہِ سۭتۍ گژھہِ نہٕ أمِس ہوٗنۍ سنٛدۍ ژۄپہِ سۭتۍ گژھہِ نہٕ أمِس اِنفٮ۪کشن وِنفٮ۪کشَن گژھُن کہیٖنۍ تہٕ تٔمہِ پتہٕ کر بہٕ کوٗشِش أمۍ سٕنٛدٮ۪ن گرِکٮ۪ن ورکٮ۪ن سۭتۍ رأبطہٕ کرُن